وعلیکُم اسَلام اہَن حظ کٔرۍتَو حُکُم اہَن حظ اَسہِ حظ اوس چھِ یہِ گَرے واریاہ ویرایٹی تَتھ منٛز چھِ یِوان کاجوٗ چھِ یِوان بادام چھِ یِوان کیٛاہ چھِ وَنان یَتھ بۄٹہٕ ژیرٕ چھَ یِوان واریاہ واریاہ تۄہہِ کیٛاہ چھُ ضروٗرت کاجوٗ کِلوٗ حظ چھِ گژھان پانٛژھ ہَتھ رۄپیہِ بادام کِلوٗ چھِ اَز گژھان کاہ شَتھ رۄپیہِ حظ تِم حظ چھِ گژھان پانٛژھ ہَتھ رۄپیہِ اہَن حظ اَوا اَوا پیٚکِنٛگ چھِ أسۍ تٔتی کَران تُہۍ اگر آرڈَر کَرِو أسۍ چھِ کَنفٲرٕم کَران اگر تُہۍ فونہٕ پیٚٹھی ییٚژھِو آرڈَر کَران أسۍ چھِ کَنفٲرٕم کَران أسۍ چھِ پَتہٕ پوٗشۍ سوزان تۄہہِ چھُنہٕ یور یِنُک ضروٗرت تہِ ییٚژھِو اَدٕ دی تو نظر کینٛہہ چھُنہٕ پَرواے تُہۍ ہیٚکِو یِتھ تُہۍ ہیٚکِو وُچھِتھ نا نا نا تِم چھِنہٕ میلَن کیٚنٛہہ تہٕ وۅنۍ توتہِ باقٕے ڈرٛے فرٛوٗٹٕز چھِ تُہۍ ہیٚکِو وُچھِتھ اَصٕل پٲٹھۍ کٕہٕنۍ تہِ تَمبلُن چھُنہٕ کیٚنٛہہ تُہۍ ہیٚکِو وُچھِتھ

تۄہہِ حظ چھِ یُن اننت ناگ حظ شاہی بیکٲرٕز اَپوزِٹ تَلاق بیٚکری ناو چھُ تَتھ سٲنِس یَتھ دُکانَس حظ نا حظ أسۍ چھِ کَران یَتھ اننت ناگ ڈِسٹرٛکَس چھِ أسۍ کَران سپلاے سٲرۍ سٕے ڈرٛے فرٛوٗٹ اہَن حظ أسۍ چھِ ہوٗم ڈِلؤری تہِ کَران أسۍ چھِ تَتھ خٲطرٕ چھُ پیٚوان تۄہہِ آن لاین پرٛوسیٖجَر کَرُن حظ تۄہہِ گژھِوٕ زیادٕ اَصٕل تُہۍ اگر یور یِیِو ییٚتہِ گژھِوٕ تۄہہِ زیادٕ بیٚٹَر تُہۍ وُچھُو پنٛنہِ حِساب ڈرٛے فرٛوٗٹ کُس چھُ تۄہہِ ضروٗرت ٹھیٖک چھُ ٹھیٖک چھُ بہٕ تھَوٕ تُہُنٛد نمبر سیو کیٚنٛہہ چھُنہٕ پَرواے

آرڈَر تھَوو کَنفٲرٕم کٔرِتھ کِنہٕ گۄڈٕ یِیِو تُہۍ وُچھنہِ تیٚلہِ ہیٚکو آرڈَر گژھِ ہا کَنفٲرٕم آن لاینہِ پیٚٹھ حظ آ ؤلِو کیٚنٛہہ چھُنہٕ تُہۍ ییٖزیٚو یوٗرۍ تیٚلہِ ٹھیٖک چھا اچھا بِہِو رۄبَس حوال